السلام علیکُم بُک سٮ۪لَر چھُ و حظ اَسہِ حظ آسہٕ اَنۍمَژ تۄہہِ نِش اوترٕ سٮ۪کٮ۪نٛڈچہٕ کِتاب وۄنۍ آسہٕ تِم اَسہِ واپَس کَرنہِ آدٕ حظ آدٕ حظ آدٕ حظ آدٕ حظ